سوٗن نزدیٖکی ہاسپِٹل حظ چھُ بِہہِ باغ یِوَن تہٕ اتھ منٛز نَہ حظ چھِ خاص بیٚڈ کہیٖنۍ تہٕ آکسیجَن سِلیٚنڈَر یا اَتہِ چھَنہٕ سٔرجٔری گژھان کہیٖنۍ حظ اَکھ واقع سپدیوو مےٚ سۭتۍ مےٚ حظ اوس اَکہِ دۄہ نیٚچُیو بیٚمار تہٕ مےٚ حظ نیو یہِ اوٗر تٔمِس حظ اوس گٔمٕژ ایٚلرجی ایٚلرجی خٲطرٕ تہِ نَہ حظ اوس اَتہِ کٕہٲنۍ تہِ ڈاکٹر یم أمِس علاج ہیٚکہِ ہان کٔرِتھ تَو پَتہٕ حظ دوٚپ مےٚ تِمو یہِ دوٚپُکھ یہِ نِن حظ ژٕ نِیَریٚسٹہٕ ڈِسٹِرٛک ہاسپِٹَلَس پٮ۪ٹھ تہٕ تٔتِے ہیٚکہِ أمۍ سُنٛد علاج گٔژھِتھ اَمہِ کَتھہِ سۭتۍ حظ گوٚوُس بہٕ واریاہ زیادٕ پریشان تِکیازِ کَم از کَم سُہ أرلی پرٛکاشَن خٲطرٕ نَہ حظ دیُت نہٕ تٔمِس کٕہٲنۍ دَوا تِمو تہٕ أمہِ تَلہٕ چھُ اسہِ تَران سمجھ یہِ ہاسپِٹَل چھُ یہِ چھُ واریاہ بیکوٲڈ اِن ٹٔرمٕز آف فیسَلٹیٖز